گۄڈٕنٮ۪تھٕے اگر مےٚ یہِ اپارچُیٚنٹی ییہِ دَپَن مطلب اِنڈیاہس منٛز ژٕ ہٲو مےٚ سۄ کیٛنٚہہ مطلب فوٹُوگرافی منٛزہاو سا ژٕ أسہِ کیٛنٚہہ مطلب یمہِ حساب اکھ اِنسپیر گژھِ ہا مطلب اِنَسپیر اِن دِ سیٚنٕس اِنَسپَیر تہِ تہا ورٲیی مطلب أسۍ وٕچھو اینڈیا چھُ کیاہ کتہِ کیاہ چھُ چیٖز بہٕ کرٕہا گۄڈنٮ۪تھٕے کٲم جنتِ کشمیر جنَتِ کشمیر مےٚ چھِ پیٖی ییتہِ کیاہ چھُ مطلب ییژاہ بیوٹِفُل پٕلیسٕز چھِ واریاہ واریاہ مطلب واریاہ بیوٹِفُل پٕلیسِز یم بییَن مُلکَن تہِ ہیٚکن پسند مطلب یتھ کٔنۍ ییتہِ پہلگام سہُ کٔرٕہا بہٕ مطلب اتھ منٛز تھاوٕہا بہٕ اتھ فوٹُوگرافی منٛز پہلگام گُلمرگ تھاوٕہا بہٕ اتھ منٛز واریاہ واریاہ چیٖز تھاوٕہا بہٕ اتھ منٛز مطلب کۄلہٕ گوٗم ڈسٹرک یُس چھُ سہُ تھاوہَن بہٕ اتھ منٛز تِکیازِ تِمیُک واٹر فال یُس چھُ تیتہِ اکھ واٹر فالہ أکِس جایہِ سہُ تھاوٕہَن بہٕ گۄڈٕنِتھ تتھ منٛز تِکیازِ واریاہ واریاہ خُوبصُورت چھِ یہِ کشمیر تِکیازِ یِم نیٚبرِم کنٹرۍ چھِ تِمَن تَرہےٚ سمجھ چھُ کیاہ مطلب اِنڈیا ہے کیا